وعلیکُم السَلام السلام علیکُم سَر إں إں وعلیکُم السَلام ڈاکٹر صٲب چھُو یہِ أسۍ چھِ یہِ کیٛاہ چھِ اَتھ دپان درگاہ پٮ۪ٹھ درگاہ حضرت بل پٮ۪ٹھ سَر مسلہٕ اَکھ چھِ اوترٕ گوٚو مےٚ پرٛابلِم اَکھ چیٖز کَمرَس منٛز کَمرٕکِس رِلیٹِڈ مسلہٕ تُہۍ بوٗزِو حظ گۄڈٕ میٛٲنی کَتھ اَکھ گۄڈٕ یہِ بہٕ اوسُس اوترٕ کَملہٕ چھَلان گرِ پتہٕ تُل مےٚ کَملہٕ چھِنا سُہ بوٚڑ ٹَپ آسان آب گُتُل پتہٕ ییٚلہِ مےٚ سُہ تھوٚد تُل تہٕ آو تھوڑا کَمرَس زور کَمرَس آو تھوڑا زور پَہمتھ کَمَر حظ بیک سایِڈ پتہٕ گٔے کٲم تہٕ پتہٕ گٔے اَکھ زٕ دۄہ مےٚ گوٚو آٹومیٹِکٔلی گٔے مےٚ تھوڑا فرق پتہٕ تَمہِ دۄہ تَمہِ بیٚیہِ کہِ دۄہ پتہٕ کھوٚتُس بہٕ وارِ منٛز کوٚڑ مےٚ دَرٕ مطلب بیلہٕ سۭتۍ اوسُس بہٕ کھنان ییٚلہِ مےٚ دَرٕ کوٚڑ تہٕ بَس تَتہِ پٮ۪ٹھ پیوس بہٕ مےٚ دوٚپ مےٚ دوٚپ یہِ یہِ گوٚو مےٚ اوترٕ تہٕ بیٚیہِ تہٕ مےٚ دوٚپ وۄنۍ گژھِ یہِ أکِس دۄن دۄہن منٛز پانَے فرق مگر دَگ ٲس زَبَردَس کَمرَس وٕنیُک تام گٔے آز تقریٖباً اَکھ ہفتہٕ ڈۄڑ ہَفتہٕ گوٚو تقریٖباً وٕنیُک تام چھِنہٕ کَمرَس یِوان فرق کِہیٖنۍ نَہ چھُ بَنان نَمُن ژرٛاٹھ کوٚٹھ کٔرِتھ چھُنہٕ بَنان بیُہنُے یِتھ کَنۍ چھُس ہٮ۪وان بتہٕ کھیوٚن ژرٛاٹھ کوٚٹھ کٔرِتھ چھِ نہ حظ کھٮ۪وان بَتہٕ یِتھ کٔنۍ عام پٲٹھۍ چھِ کھٮ۪وان تہٕ زبردست دَگ چھِ کران یِتھ کَنۍ نَمنہٕ سۭتۍ یِتھُے چونٛٹھ چھُ والان بَتَس کُن مےٚ ؤنۍتو اَکھ اَکھ اَکھ دِیِو مےٚ تُہۍ اَکھ کَم اَکھ دِیِو مےٚ مےٚ حظ چھُ ناو اُویس احمد نَہ نَہ نَہ دوا حظ چھُنہٕ کٕہۭنۍ مےٚ کوٚر ٹوٹَل کوٚر مےٚ ییٚمہِ موٗجوٗب تۄہہِ فو یہِ مطلب رُکیوُس بہٕ مےٚ چھِ بَے نیچَر گژھان جلدی فرق مگر وٕنیُک تام گٔے نہٕ مےٚ فرق مےٚ دوٚپ بَے نیچرٔلی گٔے نہٕ مےٚ ٹوٹَل فرق کِہیٖنۍ وۄنۍ گوٚوُس بہٕ مجبوٗر تۄہہِ فون کرنہٕ خٲطرٕ مےٚ ؤنِو تُہۍ مےٚ ؤنِو تُہۍ مسلہٕ کیٛاہ چھُ اۭں

اچھا اچھا اچھا ٹھیٖک اچھا ٹھیٖک کِلنِک آچھا ٹھیٖک سَر یہِ اچھا کِلنِک چھِ حظ پگاہ ییٚلہٕ کِلنِک چھِ حظ پگاہ ییٚلہٕ اچھا ٹھیٖک ٹایمِنٛگ کیٛاہ چھُ ٹایمِنٛگ ٹایمِنٛگ کیٛاہ چھِ چلو وَل کیٚنٛہہ چھُنہٕ پَرواے سَر کیٚنٛہہ چھُنہٕ بہٕ حظ کرو تۄہہِ فون تَمہِ وِز چلو ٹھیٖک چلو ٹھیٖک چھُ سَر چلو ٹھیٖک چھِ ٹھیٖک چھِ اَدٕ حظ بِہِو وعلیکُم السلام